اسہِ أنۍ گرِ اکہِ دۄہ اکھ کیٚٹٕلۍ پاور کیٚٹٕلۍ یۄس انٹیٚکٕس کمپٔنی ہِنٛز ٲس سۄ ٲس نہٕ خاص تِژھ کم تژھ کیٚٹٕلۍ درٛایہِ نہ سۄ کینٛہہ تتھ دراے خٲلی ترٛےٚ رٮ۪تھ تتھ سۄ ٲس بییٚہِ زیادٕ پاور نِوان اۭ مطلب اسہِ چھُ میٹر گرٕ چلان سۄ ٲس نوان زیادٕ پاور اسہِ اوس زیادٕ فیس کھسان بییٚہِ ٲس سۄ کرنٹ دِوان بییٚہِ اگر تتھ آب واب پیٚیہِ ہا لرِ اُکُن یِکُن تھوڑا سۄ ٲس دِوان پتہِ کرنٛٹ اگر تتھ کُن زیٖرے ہوتن لگہا سۄ ٲسۍ دِوان تورٕ کرنٛٹ بییٚہِ اوس نہٕ تتھ آٹو کٹ پانے گژھان کینٛہہ تتھ اوس پٮ۪وان تتھ اوس پٮ۪وان رٲچھۍ روزُن تٔتسی جایہِ چاے تھایِہِ ہا انسان دۄد تھایہِ ہا انسان یا بییٚہِ کینٛہہ چیٖز تھایا تتھ منٛز تتھ اوس پیوان رٲچھۍ روزُن تتھ اوس نہٕ پانے گژھان آٹو کٹ کینٛہہ بییٚہِ ٲس سۄ تلہٕ تٔمۍ زٲج اسہِ واریاہ میٹنگ گرِ ییٚتٮ۪ن سۄ تھاوان ٲس گنٹہٕ کھنٛڈ اوس گژھان تتھ اوس آسان تلہٕ میٹنگ دٔزمٕژ بییٚہِ ٲس تتھ لیڈ تہِ ٲس نہٕ تتھ تیٖژ خاص کینٛہہ تتھ ژھینۍ واریاہن جاین گٔیس لیڈ یلہٕ سۄ ٲس پتہٕ تتٮ۪ن تہِ کرنٛٹ دِوان بییٚہِ ٲس تتھ اۭ بییٚہِ ٲس تتھ سۄ ٲس تیٖز لوٚژ سۄ ٲس تیٖژاہ تمیُک کوَر اوس تیوٗت ہلکہٕ سۄ اگر اتھہٕ منٛز سۄ پیٚیہِ واریاہ لٹہِ اتھہٕ منٛز سۄ ٲس پھُٹن تتھ ٲسۍ رُمہٕ گژھان تتھ اوس واریاہ ہُہ گژھان بس